یا تَلَہ یہِ نِنۍ ہور یار گۄڈٕ گاڑِ منٛز أمِس ہَہ چھِ چِرکھ ہٮ۪لو وعلیکُم اسلام اَہن حظ آ یہِ چھُ حظ تۄہہِ وَسُن بَڈگوم

اَچھا اَچھا ٹھیٖک اَچھا تۄہہِ چھُو اورکُے اَکھ مطلب یہِ چھےٚ ییٚمے کَنٹری ہُنٛد کِنہٕ اورکُے اَچھا تُہۍ ؤنۍ تو مےٚ اَکھ اَچھا ٹھیٖک ٹھیٖک ٹوٗرِسٹ صحیح کوٚت چھُو گژھُن بَڈگوم اَچھا اَچھا کَر گژھُن کَر چھُو کٔژِ بَجہِ ترٛےٚ بَجے حظ چلو ٹھیٖک چھُ تُہۍ کٔرۍ زیو مگر زٕ بَجے کال تیٚلہِ وَل حظ یہِ آسان چھِ سۄے ہٮ۪مہٕ بہٕ تۄہہِ تہِ اَتھ چھِ کِراے پنٛداہ شیٚتھ رۄپیہِ تہٕ پَتہٕ چھُ سہلٕے تہٕ رۄپیہِ ہَتھ کھنٛڈ اے اَتھ حظ چھِنہٕ بَرابٔدی اَتھ چھِ تیٖل دَزان تمہِ کھۄتہٕ ژٔرِس تہٕ وٕ کٔرِو تُہۍ تُہۍ کٔرِو تُہۍ ژھٕنِس تُہۍ بلاے رۄپیس بہہ شیٚتھ تھٲیِو تُہۍ کٔرۍ زٮ۪و مگر کال اے سُہ ہسا چھُے کَم گَژھان ساس پٮ۪ٹھ ہٮ۪کہِ نہٕ گٔژھتھٕے تیٚلہِ وَنہٕ ہو بہٕ یورَے تُہۍ وٕچھ تو اورٕ تہِ چلو پَتہٕ چھِ سَہَل مَسلہٕ تہٕ مگر کال کٔرۍ زیو برٛونٛہٕے ڈۄڈ گٲنٛٹہٕ کھنٛڈ ییٚمۍ ساتہٕ یہِ چلو چلو ٹھیٖک چھُ ٹھیٖک چھُ اَدٕ حظ اسلام علیکُم